اِنسان سُنٛد یُس ساری کھۄتہٕ بوٚڈ اٮ۪سٮ۪ٹ چھِ سۄ چھِ اِنسان سٕنٛز ہٮ۪لٕتھ ہٮ۪لٕتھ چھُ نَہ صِرف مطلب فِزِکٕل ہٮ۪لٕتھ ذہنی ہٮ۪لٕتھ تہِ چھُ وارِیاہ اِنسانس قۭمتی مطلب مطلب یِمو ریٖسنٛٮ۪ٹ یِیٲرزن منٛز گٔے وارِیاہ تبدیلی اِنسان سِنٛدٮ۪ن ہٮ۪لتھن منٛز اِنسان سٕنٛز ذہنی ہٮ۪لتھس منٛز لُکھ چھِ سمجھن أسۍ چھِ ڈِپرٛایوٕڈ اَسہِ چھُنہٕ کِہیٖنۍ چیٖز ٹوٹلی مطلب ییٚتہِ چھُ وارِیاہ کمپٔنیٖز اگر أسۍ اِنشورٮ۪نٕس تھُاوو گۄڈنٮ۪تھٕے کٔرِتھ اَمہِ سۭتۍ بڑِ سون ذہن ذہنی صحت بَڑِ اَسہِ جِسمٲنی صحت بَڑِ اگر خُدانخوستہٕ کُنہِ وِزِ کٲنٛسہِ سۭتۍ کیٚنٛہہ حادثہٕ یی پیش سُہ ہیٚکہِ یِمن کمپٔنیٖزن کِلیم کٔرِتھ تہٕ تٔمِس مِلہِ اَتہِ معاوضہ بیٛاکھ چیٖز چھِ یِمو منٛز یہِ تہٕ اِنسانس پَزِ نہٕ کھوٚژُن اِنسانس پَزِ کَتھ کَرٕنۍ اِنسانس پَزِ یِمن چیٖزن منٛز اِنوٮ۪سٹ کرٕنۍ تِکیٛازِ یِم چھِ تِم چیٖز یِمو سۭتۍ اِنسانَس ہمیشہِ فٲیدٕ مِلان چھُ دۄنٛکھٕ مطلب نۄقصان چھُ کٕہۭنۍ چیٖز اتھ منٛز تہٕ اِنسان چھِ ہمیش اتھ منٛز فٲیدسٕے منٛز مِلان یہِ مطلب ریٖسنٛٹ یِیٲرزن منٛز وارِیاہ ڈٮ۪ولاپمنٹ ٹٮ۪کنالجی گرٛوتھ گٔے باقی چیٖز گٔے اَمہِ سٲتۍ مِلے وارِیاہ چیٖز لُکن فٲیدٕ یِم اِنشورٮ۪نٕس کمپٔنی چھِ یا یِم پرٛٮ۪موٹِنٛگ وٮ۪لنٮ۪س کمپٔنی چھِ یِم وٮ۪لنٮ۪س پرٛٮ۪موٹ چھِ کَران اَسہِ پَزِ تِمن سپوٹ کَرُن تِمن پَزِ اِنوٮ۪سٹ کَرُن تاکہِ یِم سٲنۍ ینٛگ جنریشنٕز چھِ یِم سٲنۍ فری مایِنٛڈ پیٖپٕل چھِ تِمن پَزِ اَسہِ ہٮ۪لٕف کَرُن تِمن پَزِ اَسہِ مطلب مٮ۪نٹٕل ہٮ۪لٕتھ خٲطرٕ مطلب تٲلیٖم تاکہِ تِم وٕچھن مٮ۪نٹٕل ہٮ۪لٕتھ کیٛاہ گوٚو اگر نَہ سا أسۍ خیال تھاوو اتھ منٛز اَسہِ سۭتۍ اَسہِ اَسہِ سۭتۍ کیٛاہ حٲدثہٕ گَژھِ پیش یا أسۍ کۭتیٛاہ ؤرنیبٕل بَنو یا اَسہِ کۭتیٛاہ اَسہِ کۭتیٛاہ سِٹرس لٮ۪وٕل چھِ یِمو چیٖزو سۭتۍ چھُ اِنسان مطلب مٮ۪نٹلی سَِٹرانٛگ بَنان اَسہِ یہِ کَرو تیٚلہِ سِٹاٹ یہِ کَرو تٔتی سِٹاٹ یہِ کَرو أسۍ تٔتی سِٹاٹ مطلب بیس لٮ۪ولہِ بیس لٮ۪ول مطلب گٔے گرِ پٮ۪ٹھ کَرو سِٹاٹ پنٛنٮ۪ن شُرٮ۪ن دِمو تِمن دِمو اَمِچ نالیج مطلب تِمن دَپو أسۍ تُہۍ کٔرِو اتھ منٛز اِنوٮ۪سٹ نَہ کہِ صِرف اِنوٮ۪سٹ پنٕنۍ یِم تِم مطلب رشتہٕ دار چھِ شفیٖق دوس چھِ تِم تِمن تہِ وَنو اَسہِ کٔرِو اِنوٮ۪سٹ یِتھ پٲٹھۍ ہٮ۪کہن تِم پنُن پان بچٲیِتھ بیٚیہِ پنٛنٮ۪ن دوستن ہُنٛد پان بچٲیِتھ ییٚمہِ سۭتۍ تہِ تِمن فٲیدٕ مِلہِ فیوٗچرس منٛز مٮ۪نٹل پٮ۪لٕتھ چھُ اکھ وارِیاہ رایزِنٛگ اِشوٗ اَسہِ پَزِ اتھ پٮ۪ٹھ کھُلہٕ کٔرۍ کَتھ کَرٕنۍ اَسہِ پَزِ نہٕ منٛدچھُن ونٛدچھُن کیٚنٛہہ اَتھ منٛز